السَلامُ علیکُم شُکُر خۄدا ؤندِ کریٖمَس کُن کہِ أسۍ چھِ مُسلمان اَسہِ ییٚمہِ ساتہٕ رَنان چھِ یا ییٚمہِ ساتہٕ أسۍ کھیٚوان چھِ أسۍ چھِ بِسمہِ اللہِ الرحمٰنِ الرحیٖم تَمہِ سۭتۍ سٹاٹ کَران ییٚمہِ ساتہٕ تہِ أسۍ کانٛہہ چیٖز رَنو تہٕ أسۍ چھِ تَمے سۭتۍ یہِ سٹاٹ کَران اَمہِ موٗجوٗب کہِ اَسہِ چھِ دِلَس منٛز یہِ پَتہ کہِ اَمہِ سۭتۍ چھ برکَت گژھان تہٕ یا ییٚمہِ ساتہٕ أسۍ کھیٚون چھُ لاگان تَمہِ ساتہٕ چھِ أسۍ بیٚیہِ بِسمہِ اللہ کَران سٹاٹ اَمہِ سۭتۍ تہٕ أسۍ چھِ پَتہٕ ییٚمہِ ساتہٕ أسۍ کھیٚتھ چھِ مۄکلاوَن تَمہِ ساتہٕ چھِ أسۍ الحمدُاللہ پَران رۄبہ چون شُکُر کہِ ژےٚ سوٗزُتھ اَسہِ کھیوٚ تہٕ مَگر اَسہِ چھُنہٕ یہِ کانٛہہ وہمہٕ کانٛہہ گُمان اَمہِ اَتھ رِلیٹِڈ آسان کینٛہہ کہِ أسۍ چھِ مُسلمان اَسہِ چھِنہٕ تِم فِتنہٕ دیٚماغَس منٛز آسان کینٛہہ کانٛہہ سُپَرسِشَن آسہِ یا کینٛہہ آسہِ تِم چھِنہٕ کینٛہہ